ہیٚلو اَسلامُ عَلیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک اَہَن حظ سأری ٹھیٖک تُہۍ چھِو سأری ٹھیٖک اَہَن حظ أسۍ چھِ کِنٚگٕس ریسٹورینٹ پیٚٹھ اَسہِ چھُ رِستہٕ کَباب یکھٕنۍ گوشتاب یہِ تُہۍ یٔژھِو ییٚتہِ چھُ ایٚویلیبٕل

اکھ پیٚلیٹ گژھِ تیار ہَتھ رۅپیہِ تتھ منٛز روٗزِ رِستہٕ کَباب بیٚیہِ کولڈ ڈرٛینک وولڈ ڈرٛینک اَہَن حظ اچھا اَہَن حظ اچھا تۅہہِ کَر چھُو یہِ ضروٗرت اچھا ٹھیٖک اچھا بیٚیہِ کیٚنٛہہ ضروٗرت اَدٕ سا کولڈ ڈرٛینک میٚلہِ اتھ چھِ واریاہ قٕسم

دَہن ہُنٛد چھُ وُہن ہُنٛد چھُ ژَتجی ہن ہُنٛد چھُ تُہۍ ؤنِو تۅہہِ کٔژَن ہُنٛد چھُ ضروٗرت

اصٕل گژھِ مےٚ باسان ترٕٛہن ہُنٛد اَدٕ سا تُلِو اَوا اَوا تِم تہِ ایوٚیلیبٕل پیسٹری ویسٹری چھا کیٚنٛہہ ضروٗرت اچھا کٔژَن ہُنٛد پیسٹری گژھِ ژتجی ہَن تہِ ترٕٛہَن تہِ تہٕ دَہن تہِ اَہَن حظ اَوا اَدٕ سا تُِیو بِہِو رۅبَس حَوال